سلام علیکُم اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو غلام حسن چھُو نا تُہۍ اَہن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ اَہَن حظ ٹھیٖک شُکُر الحمدُاللہ چھا کیٚنہہ مالا والا اَتہِ مگر مال گٔژھ آسُن لَکٹُے لَکٹُے نہ نہ ژھاوُل ژھاوُل لَگہِ نہ کیٚنہہ ژھاوُل چھُنہہ مےٚ ہورٕ خٔریٖدارَس خاص چَلان کیٚنہہ تیٖرٕے گژھن آسٕنۍ زیادٕ پَہمَتھ مگر نہ یِمَے لٲے لٲے دَہ بہہ دَہ بہہ کِلوٗ گژھِ نیرُن زیادٕ کھۄتہٕ زیادٕ

آ زیادٕ گَژھِ نہٕ آسُن کِہیٖنۍ ٹھیٖک حظ چھُ مگر تقریٖباً چھِ ساڑ پانٛژھ کوینٹَل ضوٚرَتھ تیوٗتاہ گژھِ ہا ایرینٛج

ہے وٕ وُچھ ریٹ یِم ہہ چھِ شہرٕکۍ آسان یِمَن کیٛاہ پتا پتہٕ درونٹھ کیٛاہ گوٚو تہٕ لوو کیٛاہ گوٚو ژٕ وُنُے کار بار چھِ چَلوٕنُے ہے اَہَنہٕ تہِ چھا اہَن وٕ وٕ چھِ خریٖدارَن موٚنگمُت خریٖدارَن چھِنہٕ موٚنگمُت یورٕ لوو ماز تٔمِس تہِ کیٛاہ چھِ ؤنۍ یہِ چھِ ؤنۍ چلاوٕنۍ اورٕ یور جال سٲزی تہٕ وٕ پکاوُن چھِ کینٛہہ وٕ پانژھ ساڑ پانژھ کٔرۍ زیٚس وٕ برابر وٕ گوٚو وٕ زیادٕ پہمتھ تھٲیزیٚس سا ؤنۍ ہہ چھِ ہفتہٕ کھنٛڈ ہہ چھِ تۄتانۍ نظر تہِ گژھِ آسٕنۍ ہفتہٕ بعد تٔمِس کیٛاہ وَنَو خریٖدار چھِ ہَپٲرۍ سٕے رٔٹمٕژ تٔمِس ما گژھِ پرابلِم گژھٕنۍ کیٚنہہ یِم ہہ چھِ پنٛداہ دَسمبر ضوٚرَتھ نہ نہ ژھاوُل نہٕ کیٚنہہ وٕ اَگر یورٕے آسہِ ہے نیُن تیٚلہِ چلہ ہہ تٔمِس کَتہِ لَگہِ ہے پتا پتہٕ ژھاوُل کُس تیوٗر کُس چھِ وٕ یِم چھنہٕ تٔتی اَسہِ یِمَن کَرٕنۍ زبح سُہ ما چھُ سُہ ما چھُ ژھاوُل ما چھِ سُہ مانٲنی تٔمی موٗجوب ہے ؤنۍ آسان کانٛسہِ کینٛہہ شوق اَتھ کیٛاہ کَرَو نَتہٕ چھِ ژھاوٕلۍ ماز أمۍ کھۄتہٕ اَصٕل آسان